ہیلو السلام علیکُم وعلیکُم السلام ٹھیٖک چھُو حظ آ اَصٕل پٲٹھۍ تُہۍ چھِو سٲری ٹھیٖک سٲری چھِ ٹھیٖک تُہۍ چھُو سٲری ٹھیٖک مٔمی پاپ چھا ٹھیٖک دیٖدی چھےٚ ٹھیٖک آ خیریَتٕے اوس مےٚ اوس دَرَصل یہِ وَنُن کہِ میمی چھو تۄہہِ یہِ ہاٹ پیشَنٛٹ کہِ وۄنۍ کٔرۍزیو پانَے تُہۍ اَتہِ ہینڈٕل مےٚ ٲسوٕ تۄہہِ یہِ آ آ خیریتٕے چھِ یِم اَسہِ یِم چھِنا ییٚتٮ۪ن ہَمسایہِ اَمہٕ کاکٕنۍ آ سُہ گُزریو ٲدۍ بَس دَہ مِنَٹ تام گٔے تِم گٔے اَچانک بٮ۪مار تِمَن گوٚو اَچانک بی پی ہاے تہٕ تَوَے گُزرے تِم وۄنۍ ٲدی ٲدی تہٕ دَہ مِنَٹ گٔے لگ بگ وۄنۍ أسۍ ٲسۍ سٲری تٔتھۍ تہٕ تَتہِ وٕچھ نہٕ مےٚ تۄہہِ منٛز کٕہۭنۍ نہٕ مےٚ باسیو کہِ تۄہہِ چھُو نہٕ شاید بوٗزمُت کِہیٖنۍ وۄنۍ آیَس مٔنٛزی گَرٕ آ تُہۍ ؤنۍزیو نہٕ میمی کِہیٖنۍ تٔمِس کٔرۍزیو نہٕ تُہۍ شکٕے تہٕ تُہۍ ؤسۍزیو تیٚلہِ آ آ سٲری چھِ ٹھیٖک چلو ٹھیٖک چھُ تہٕ ییٖزیو تیٚلہِ اچھا بِہِو خۄدایَس حَوالہٕ